أسۍ کَرَو زَنیٚن تہٕ مہٕنِوین ہٕنٛز کَتھ تہٕ زَنیٚن تہٕ مہٕنِوین منٛز چھِ آسان گۄڈٕنٮ۪تھ یِم الگ الگ کامہٕ تہٕ گَرَن منٛز چھِ زَنٛنہِ تہِ مہٕنِوِس یِوان اَکھ الگ درجہ دِنہٕ درجہ کیٛاہ چھُ یِوان یہِ چھُنہٕ آز سُہ پرون وقت کِہیٖنۍ ییٚمہِ ساتہٕ زَنیٚن پٮ۪ٹھ ٲسۍ یِوان بٔنٛدِش کرنہٕ زَنٛنہِ آسہٕ یِوان گَرَن منٛز بَنٛد کرنہٕ زَنیٚن آسہٕ نہٕ یِوان پرٲنِس وقتَس منٛز نٮ۪برِم گاش تہِ ہاونہٕ مگر آز چھُنہٕ سُہ وقت کیٚنہہ آز چھُ دۄنوٕنیٚن چھِ آز چھِ الگ الگ کٲم چھِ زَنٛنہِ تہِ مہٕنِوِس الگ الگ مگر برابٕری چھِ یِوان دۄنوٕنِیَن ہِوی دِنہٕ اِتھ کَنہِ اَکھ مہٕنیوٗ چھِ ہٮ۪کان نٮ۪بَر پَنٛنہِ خٲطر زیٖنِتھ کٔرِتھ علم حٲصٕل کٔرِتھ اِتھٕے کَنہِ چھِ اَکھ زٔنۍ تہِ آز نٮ۪بَر ہٮ۪کان علم حٲصِل کٔرِتھ پانَس کانٛسہِ پٮ۪ٹھ نہٕ محتاج ہٮ۪کان روٗزِتھ کیٚنہہ پانہٕ ہٮ۪کان حٲصِل کٔرِتھ کیٚنہہ تہٕ یِم یہِ وٕنۍ چھِ کٲم چھِ سۄ چھِ ٲسِتھٕے زَنٛنہِ چھِ اَکھ الگ کٲم زَنٛنہِ چھِ گَرٕ پَکناوُن گَرِ رَنُن شٮ۪رُن ڈُوُن ڈالُن چھِ زَنٛنہِ بانہٕ چھِ چھلٕنۍ زَنٛنہِ یہِ چھِ زَنٛنہِ ہٕنٛز کٲم مہٕنِوِ سٕنٛز کٲم چھِنہٕ یہِ مگر کِہیٖنۍ مہٕنِوِ سٕنٛز کٲم چھِ یہِ زِ سُہ کَمایہِ سُہ پَتہٕ موٚزوٗرۍ ٲسۍ تَن یا مُلٲزِم ٲسۍ تَن تٔمِس چھِ زیٖنِتھ کٔرِتھ اَنُن پَنُن عیال پَکٕناوُن پَنُن گَرٕ پَکٕناوُن مہٕنیوٗ چھِ صُبحس نٮ۪ران تہٕ شامَس یِوان تہٕ مہٕنِوِس چھِ آسان زیٚنٕچ کٲم پَتہٕ یُس یہِ مہٕنیوٗ زیٚنان چھُ وَرتاوٕنۍ کٲم یُس یہِ زیٖنِتھ اَنہِ یہِ چھِ آسان زَنٛنہِ پتہٕ خرچ کَرُن یہِ زٔنۍ پَتہٕ کِتھ کَنہِ خرچ کَرٕ طریٖقہٕ کُس طور طریٖقہٕ چھِ تٔمِس خرچ کرٕنَس منٛز کِتھ کَنہِ ہٮ۪کہِ سٔہ پَنُن گَرٕ پَکٕنٲیِتھ تہٕ فرق چھِ اِژےٚ زِ أمِس چھِ پٮ۪وان گَرٕچ کٲم کَرٕنۍ أمِس چھِ رَنُن بَتہٕ سیُن پٮ۪وان رَنُن یا رَنُن شٮ۪رُن یہِ تہِ آسہِ رَنٛنَس سُہ چھِ پٮ۪وان أمِس کَرُن تہٕ یُس یہِ چھِ آسان بیٚیہِ چھُس پٮ۪وان ڈُوُن گَرَس صاف صفٲیی تھاوُن گَرٕ یہِ چھِ زَنٛنہِ ہٕنٛز کٲم بانہٕ چھلٕنۍ وَلٕنۍ یہِ تہِ چھِ زَنٛنہِ ہٲنزٕے کٲم تہٕ أتھۍ برعکس چھِ مہٕنِوِس پٮ۪وان تٔمِس چھِ پٮ۪وان کَمٲیِتھ اَنُن تہِ زَنٛنہِ چھِ پٮ۪وان سُے گَرَس پٮ۪ٹھ وَرٕتاوُن تہٕ کٲم چھِ یِمَن آسان یِہٕے فرق چھِ کامہِ بیٚیہِ چھِ آسان مہٕنِوِس تھوڑا زَنٛنہِ نِش یہِ زِ أمِس چھِ پٮ۪وان زیادٕے عزتٕہٲناں کَرُن عزتٕہٲناں کیٛازِ چھِ پٮ۪وان عزت چھُ دۄنوٕنِیَن وٕ چھُ پٮ۪وان زیادٕے مہٕنِوِس کَرُن تِکیٛازِ یہِ چھُ صُبحٲے نٮ۪ران گَرِ پَنٛنہِ زیٚنُک خٲطرٕ پَنُن عیال عیالَس خٲطرٕ نٮ۪ران صُبحٲے گَرِ تور یِوان کیٚنہہ موٚزوٗرٕے ٲسۍ تَن یا کیٚنہہ آسہِ تھکِتھ ژھنِتھ یِوان تٔمۍ کِنۍ چھِ أمِس پَتہٕ عزتٕہٕٲناں گَرِ زیادٕے کَرُن بیٚیہِ ییٚتٕس اَکھ مہٕنِیو واتہِ تٔتِس ہٮ۪کہِ نہٕ زٔنۍ وٲتِتھ کیٚنہہ اللہ تعالہَن چھُ زَنٛنہِ مںٛز تہِ الگ کٲم تھٲومٕژ مہٕنِوِس منٛز تہِ الگ کٲم تھٲومٕژ مٔہٕنیوٗ چھِ آسان اَکھ یہِ زٔنۍ گٔے بُزدِل مٔہٕنیوٗ چھِ آسان مضبوٗط اَکھ اِنسان زٔنۍ چھِ آسان بُزدِل تہٕ کُنہِ جایہِ یَتٕس مٔہٕنِوِس کَتھ تَتِس ہٮ۪کِنہٕ زٔنۍ کَتھ کٔرِتھ کیٚنہہ یہِ چھُ نِظامِ خُدا زٔنۍ یِمَن زٔنۍ تہِ کیٚنہہ برابٔدی ہٮ۪کَو نہٕ زَنٛنہِ کٔرِتھ کیٚنہہ زَنٛنہِ چھِ اللہ الگ خۄداصٲبَن پَنٕنۍ یِم تھٲیِمٕتۍ تہٕ مٔہٕنِوِس چھِنہٕ الگ تھٲیِمٕتۍ یَتَس مٔہٕنیوٗ ہٮ۪کہِ کَتھ کٔرِتھ تَتِس ہٮ۪کہِ نہ زٔنۍ کَتھ کٔرِتھ کِہیٖنۍ تِکیٛازِ یہِ چھِ یِمَن پَنُن پَنُن یہِ یہِ چھُ خۄدا صوب سٔنٛد طرفہٕ وٕ گوٚو بیاکھ اَکھ چیٖز یہِ فرق ظُلُم ہٮ۪کَو نہٕ أکِس زَنٛنہِ پٮ۪ٹھ کٔرِتھ کِہیٖنۍ زَنٛنہِ چھِ پَنٕنۍ کٲم یِتہِ چھِ أمِس خۄدا صٲبَن پَنٕنۍ کٲم چھِ زَنٛنہِ اَکھ تہٕ مٔہٕنِوِس چھِ بیاکھ کٲم مگر عزت چھِ دۄنوٕنی پانہٕ وٕنۍ أسۍ ہٮ۪کَو نہٕ زَنٛنہِ پٮ۪ٹھ ہتھیاچار کٔرِتھ یہِ زِ یہِ کیٛازِ چھِ یہِ کٲم کران تہِ تہٕ ہُہ یہِ أسۍ ہٮ۪کَو نہٕ زَنٛنہِ ہتھیاچار کٔرِتھ زٔنۍ کیٛازِ درایہِ نٮ۪بَر

یہِ ہَن چھِ آسان زَنٛنہِ ہُنٛد کٲمٕے چھِ یِہٕے گَرٕ پَکناوُن گَرَس واتُن تہٕ مٔہٕنِوِ سُنٛد کٲم چھےٚ زِ کَمٲیِتھ اَنُن زیٚنُن سُہ پَتہٕ عیالس لاگُن عیال پَکٕناوُن برۄنٛہہ عیالَس پَنٛنِس کھیٚن چھیٚن واتہٕ ناوُن تہٕ سُہ چھِ اَنان زیٖنِتھ تہِ زٔنۍ چھِ پَتہٕ سُے وَرٕتاوان گَرَس پٮ۪ٹھ پَنُن گَرٕ پَکناوان برونٛٹھ پَکٕناوان پَنُن گَرٕ یہِ چھُ زَنٛنہِ ہُنٛد اَکھ یہِ تہٕ بیٚیہِ وُن مےٚ یَتٕس زٔنۍ اَکھ ہٮ۪کہِ کَتھ کٔرِتھ یَتٕس مٔہٕنیوٗ ہٮ۪کہِ کَتھ کٔرِتھ تَتِس ہٮ۪کہِ نہٕ زٔنۍ کَتھ کٔرِتھ کِہیٖنۍ کہ تِکیٛازِ یُس مٔہٕنیوٗ چھِ تۄتہِ زَنٛنِش دِل دوٚرٕے پہَن آسان یُس اَکھ زٔنۍ چھِ آسان أمِس چھِ دِل کَمزوٗری آسان مٔہٕنِوِ سٔنٛدِ نِشَن تہٕ سارِوی کھۄتہٕ بہتر یُس اَصٕل فٲصلہٕ ہٮ۪کہِ کُنہِ یُس مےٚ سُہ ہٮ۪کہِ اَکھ مٔہٕنیوٗ نِتھ زٔنۍ ہٮ۪کہِ نہٕ تیوٗتاہ بہتر فٲصٕلہٕ تہِ نِتھ کِہیٖنۍ نِیہِ مگر توٚپَتہٕ چھِ مےٚ دوٚپ یُس یہِ چھِ آسان یِم زیادٕ پہمتھ ہٮ۪کہِ زٔنی کٔرِتھ یا مٔہٕنِوٕے ہٮ۪کہِ اصٕل یہِ فٲصٕلہٕ نِتھ زٔنہِ زٔنۍ تہِ چھٕنہٕ کَم کیٚنہہ زٔنۍ تہِ چھِ أزِکِس دورَس منٛز چھِ زٔنۍ تہِ ییٚلہِ بِچٲر گۄڈٕ کال یۄس علمہٕ نِش تھاوان دوٗر منٛز آز چھِ ہٮ۪کہِ زٔنۍ پَنُن علم حٲصِل کٔرِتھ سوٗنچِتھ سَمٛجِتھ آز چھےٚ زٔنۍ پکٲنی برونٛہہ یَتھ منٛز سماجَس منٛز